سٲنِس پُلوٲمِس منٛز چھِ زیادٕ تر توٚمُل نیران یِم زَن پَتہٕ دٔیمِس نمبرَس پٮ۪ٹھ چھِ ژوٗںٛٹھۍ وَسان تہٕ ترٛیٚیِمِس نمبرَس پٮ۪ٹھ چھِ تیٖل نیران تِکیٛازِکہِ سون پُلووم ہَسا چھُ مٲدٲنی علاقہٕ یَتھ منٛز دانہِ أسۍ کَران چھِ مٲدٲنی علاقہٕ کہِ وجہ سۭتۍ چھِ أسۍ اوَے اَتھ منٛز دانہِ کَران یَتھ آبٕچ ضٔروٗرتھ چھِ آسان تَوَے ہَسا چھِ اَتھ ریٖزَن چھِ یِہوے کہِ تَوَے چھِ یَتھ توٚمُل نیران زیادٕ پَہَم گۄڈٕنِکِس نمبرَس پٮ۪ٹھ سٲنِس پُلوامہِ ڈِسٹِرٛکَس منٛز